وا وعلیکُم سَلام ڈاکٹر صٲبٕے چھِ اَتھ چھِ اَکھ پین کِلَر یِوان تَتھ چھِ وَنان زیٖرو ڈَال تُہۍ کھیٚیِو زیٖرو ڈَال تُہۍ وُچھِو تَمہِ سۭتۍ گژھیٛا فرق تتھ ٹھیٖک حظ چھُ